وعلیکُم السلام السلام علیکُم ٹھیٖک چھُو حظ اَوَے ٹھیٖک اَصٕل پٲٹھۍ یہِ تۄہہِ حظ مےٚ حظ مےٚ ٲس تۄہہِ سۭتۍ اَکھ مَشوَر اَکھ کرُن اَہن حظ ٹھیٖک حظ اوس مےٚ ٲس تۄہہِ سۭتۍ کَتھ اَکھ کَرٕنۍ بہٕ حظ ونو تۄہہِ یِم یہِ چھِ نہٕ حظ یِم ہمسایہِ اَسہِ ییٚتٮ۪س یِم حظ اَتہِ چھِ کیٛاہ تھام یِمو ترٛٲمٕژ فٮ۪کٹِرٛۍ کِنہٕ کیٛاہ ترٛٲمٕژَن یہِ شورٕ بَلاے حظ چھِ اَتہِ آسان اَہن حظ وۄنۍ ؤنۍتو تُہۍ مےٚ اَتھ کیٛاہ کرو أسۍ وٕچھ حظ نہٕ حظ چھِ دِوان یِم اَسہِ نیٚنٛدرا کرنہٕ کیٛاہ کرو اَتھ ہے کِہیٖنۍ حظ أتی شۄنٛگو نہٕ حظ أتی چھِ گژھان گٕڑ گٕڑ گٕڑ گٕڑ اَتہِ حظ چھِنہٕ شۄنٛگنَے یِوان اہن حظ وٕنیٚنٛدُر ہَے چھُ گژھان وۄنۍ اَسہِ حظ چھِ شُرۍ ہٮ۪کان وۄنۍ پٔرِتھ پٔرِتھ تہِ کِہیٖنۍ شُرۍ حظ چھِ ونان أسۍ پَرہو اَتے چھِ یِم گٔڑ گٔڑ اَتہِ بوزو یِہُنٛد گٔڑ گٔڑ کِنہٕ پرو مےٚ حظ اوس بَچہِ اَکھ سُہ اوس سُہ چھِ کران کامپٕٹیٹِو اٮ۪کزام خٲطرٕ تیٲری سُہ چھِ سُہ چھِ دپان اَتہِ چھِ یہِ گٕڑ گٕڑ آسان گژھان مےٚ چھِنہٕ بہٕ چھُس نہٕ ہٮ۪کان پٔرۍتھٕے وۄنۍ اوسُم مےٚ کوٚر مےٚ دوٚپ وۄنۍ کرو گۄڈٕ تۄہی سۭتۍ مَشوَر

پوٚزَے چھِ أمۍ ہے چھِ تھٲیمٕتۍ مطلب کیٛاہ أمِس چھِ دٮ۪ماغ تھووٚمُت آوُر اَسہِ أمۍ مِشیٖن ہے وۄنۍ حظ وۄنۍ حظ اوس سہلٕے بیٚیہِ بیٚیہِ وۄنۍ حظ اوس وۄنۍ حظ اوس سہلٕے بیٚیہِ چھِنہٕ حظ یہِ یِم حظ چھِ مِشیٖن ترٛٲومٕژ سٲنِس دَروازَس تَل یہِ حظ گوٚو زیادٕ أمۍ حظ چھِ سایڈَسٕے ترٛٲمٕژ اَسہِ دۄن مکانَن منٛز ہے محل والٮ۪ن نَے چھُنہٕ اَتھ سۭتۍ کِہیٖنۍ یہِ ہے چھِ ژےٚ تہٕ مےٚ کَرُن مَشوَر تِکیٛاز یہِ شورَے چھُ زیادٕ یِوان اَسی تِمَن نَے چھِنہٕ تور تیوٗتاہ کیٚنٛہہ اَہن حظ یہِ چھِ زیادٕ شور آسان وُنیٚنٛدُر وُنیٚنٛدُر حظ چھِ یِم کران وُنیٚنٛدُر تُہۍ مَہ أسۍ حظ وَنو گۄڈٕ یِم نہ اَکہِ لَٹہِ حظ وَنے مےٚ یِمَن اَتھ کٔرِو تُہۍ ہُہ اَتھ لٲگِو تُہۍ سایلٮ۪نسَر مگر یِم حظ چھِنہٕ مانان کِہیٖنۍ میٛانہِ حِسابہٕ أسۍ حظ کرو یِمَن اٮ۪ف آی آرٕے دَرٕج تہٕ أسۍ حظ وٕچھو کیٛاہ پُلیٖس کیٛاہ اِنوٮ۪سٹِگیشَن کَرِ اَتھ پٮ۪ٹھ

آ تِتہِ چھُ تۄہے دیُتوُ اَصٕل مَشوَر ٹھیٖک حظ چھُ تِتہِ حظ ہٮ۪کو کٔرِتھ اَہن آ گۄڈَے گۄڈٕ وَنوکھ مطلب اَصلاتَنٕے گۄڈٕ وَنوکھ سیوٚدُے ٹھیٖک حظ چھِ صُبحَس أسۍ تیٚلہِ مۄقدَمَس نِش ٹھیٖک حظ چھِ اَدٕ حظ اَدٕ حظ